گۄڈٕ وَنو بہٕ تۄہہِ پَنُن ایٚکسپیریَنس مَطلَب یُتھُے بہٕ لۄکُٹ اوسُس مطلَب مےٚ اوس مےٚ اوس نہٕ تگان سرٛانٹھ وایِن کِہیٖنۍ یعنی کہِ یتھ أسۍ سِومِنٛگ ونان چھِ مطلب پَتہٕ باسیو مےٚ یہِ کوٗتاہ مَطلَب لایف سیوِنٛگ سکل چھُ یہِ پَزِ اَسہِ ہر أکِس بَچَس ہیٚچھناوُن چاہے سُہ لۄکُٹ چھُ چاہے بوٚڈ چھُ چاہے سُہ کانٛہہ تہِ ایجہِ ہُنٛد چھِ ہر کٲنٛسہِ پَزِ لایف سیوِنٛگ سکل ہیٚچھُن مےٚ چھُ وٕنہِ تہِ یاد یُتھُے بہٕ لۄکُٹ اوسُس اَسہِ اوس گَرَس نَزدیٖک مٲدانَس نَزدیٖک سِندھ بہٕ اوسُس سران کران اَکہِ دۄہ گٔیوس بہٕ ڈُبتھٕے مےٚ چھُ وٕنہِ تہِ یاد میٛٲنۍ بٲے کوٚر مےٚ اَتھَس ہولڈ تٔمۍ اونُس بہٕ کھیٖنچِتھ تَمہِ مَنٛز تَمہِ سیٚکہِ مَنٛز کٔڑِتھ مےٚ اوس باسان بہٕ گوس زَن تل پتہٕ اللہ تعالاہَن کوٚر رحم تٔمۍ بچونَس بہٕ تَمہِ وِز تہٕ میٛٲنۍ بٲے ووٚن مےٚ پَتہٕ ژےٚ چھی نہٕ تَگان سرٛانٹ کِہیٖنۍ بہٕ ہاوَے ژےٚ سرٛانٹ پتہٕ ووٚن مےٚ تٔمۍ کیٛاہ چھُ آسان کَرُن أسۍ کِتھ پٲٹھۍ ہٮ۪کو مَطلَب آب پتھ کُن لَگٲیِتھ تہٕ نَرِ نَرِ نَرِ سُہ آب پتھ دِتھ تہٕ زَنٛگہٕ وٲیِتھ یہِ چھُ مَطلَب واریاہ زیاد لایف سیوِنٛگ سکل اَتھ مَنز چھِ بیٛاکھ چیٖز اتھ منز چھ کینٛہہ چیٖزُک خیال تھاوُن تہٕ گۄڈنٮ۪تھ پَزِ اَسہِ تیٚلہِ سرٛان سرٛان کَرنہِ وَسُن پرٛیٚکٹِکل آسہِ تگان سرٛان مَطلَب یہِ وایُن سِومِنٛگ وایِنۍ اَسہِ اَتھ مَنٛز پَزِ اَسہِ ہیٚچھُن مَطلَب کُنہِ سُکول کانٛہہ سِومِنٛگ سکول جویِن کَرُن یُس اَسہِ ٹرٛینِنٛگ دی ییٚمہِ سۭتۍ أسۍ ہیٚچھو پَتہٕ یِم چیٖز بیٛاکھ چیٖز مےٚ تہِ چھُ مےٚ تہِ چھُ ہیوٚچھمُت مَطلَب ہیٚچھنٲومٕتۍ واریاہ سرٛان کَرٕنۍ مَطلَب اِنشَلی ونان تُہۍ لٲگِو یَزار تِم یَزار یِم یِم اِیَر سیکس یَزار آسَن یعنی ییٚمہِ مَنٛز اِیَر جمع گَژھِ تَمہِ سۭتۍ چھُ انسان فلوٹ روزان آبَس مَنٛز آبَس منٛز چھِنہٕ تَل گَژھان کِہیٖنۍ بیٚیہِ چھ بیٛاکھ چیٖز مےٚ دوٚپمُت تِمن تُہۍ لٲگِو تِم ہُم ٹایَر تِم اِیَر ٹَیٲرس تِم لٲگِو تُہۍ پانَس یا جاکیٚٹ تَمہِ سۭتۍ چھِ تِم مَطلَب فٕلوٹ کران آبَس تَمہِ سۭتۍ چھِنہٕ تِم گَژھان ڈُبِتھ کِہیٖنۍ مَطلَب اَسہِ پَزِ ییٚتہِ انشیٹ کَرُن اَسہِ پَزِ گورمٮ۪نٛٹَس وَنُن اَسہِ ترٛٲیِو سِومِنٛگ سُکوٗلٕز تاکہِ أسۍ ہیٚچھو سِومِنٛگ تِکیازِ یہِ چھِ اکھ واریاہ لایف سیوِنٛگ سکلز واریاہ واریاہ لایف سیوِنٛگ سکلز یِہوٚے سِومِنٛگ تہٕ اَمہِ سۭتۍ چھُ اَسہِ اکھ فوکَس بَڑان بیٚیہِ چھُ اَسہِ اَمہِ آبُک سمجھ یِوان یعنی کہِ سٲنۍ باڈی چھ گَژھان اَڈاپٹ اتھ ماحولَس مَنٛز یتھ مَنٛز أسۍ گۄڈٕ چھِ آسان گٔمٕتۍ کِہیٖنۍ بہٕ دِمہٕ مِثال اگر أسۍ سٹاٹِنٛگ مَنٛز آبَس منٛز اَسہِ گَژھِ ترنیار أسۍ دپہِ خۄدایا أسۍ کتھ مَنٛز آیہِ اگر أسۍ وٕنۍ یِہوٚے روٗ کَنٹِنیوٗ تکیاز یہِ چھِ اکھ کہاوت چھِ پرٛیٚکٹِس میکٕس مین پٔرفٮ۪کٹ ییٖژاہ أسۍ پرٛیٚکٹِس کَرو تیوٗتاہ چھُ گَژھان اِنسان أکِس کُنہِ أکِس سکلَس مَنٛز مٲہِر اگر أسۍ دۄہَے دۄہَے دِمو اکھ اکھ گھنٹہٕ اکھ اکھ گھنٹہٕ نہٕ اوٚڑ اوٚڑ گھنٹہٕ دِمو ہیٚچھو أسۍ یِہوٚے سِومِنٛگ ہیٚچھو سرٛانٹھ ہیٚچھو تہٕ یا باقیَن ہیٚچھناوو أسۍ سرٛانٹھ اَمہِ سۭتۍ گَژھِ واریاہ زیادٕ فٲے فَوٲیِد فَوٲیِد چھِ اتھ مَنٛز یِم چیٖز تہٕ اَسہِ مِلہِ واریاہ زیادٕ چانٕس ہٮ۪کو أسۍ ہٮ۪کو باقٕے بَچٲیِتھ یا أسۍ ہٮ۪کو مَطلَب آرام سان آبَس ؤسِتھ أسۍ ہٮ۪کو باقی زُو زٲژ تہِ بَچٲیِتھ یا أسۍ ہٮ۪کو باقی چیٖز اوبزٔرٕو کٔرِتھ مَطلَب اگر أسۍ مطلب ڈیٖپ اوشَن ایٚکسپلور کرو اَتھ خٲطرٕ چھُ ضٔروٗری اَسہِ گٔژھ آسٕنۍ مَطلب سِومِنٛگ تگان أتی ہٮ۪کو ایٚکسپٕلور کٔرِتھ ڈیٖپ اوشَن ایٚکسپٕلور کٔرِتھ تہٕ أسۍ ہٮ۪کو ایٚلی ایٚچیٖو کٔرِتھ ییٚلہِ أسۍ گۄڈٕ پانہٕ وِلِنٛگ آسو أسۍ اگر اَسہِ چھِ تیٚلہِ یہِ ایٚچیٖو کَرُن گۄڈٕ چھُ اَسہِ یہِ بیٚیِس لٮ۪ولہِ پٮ۪ٹھ سٹارٹ کَرُن لایک اَتھ کیاہ چھِ ونان مَطلَب مُنسِپلٹی لٮ۪ولہِ پٮ۪ٹھ سٹارٹ کَرُن یا پَنچایتہِ پٮ۪ٹھ سٹارٹ کَرُن پَتہٕ چھِ سُکولَن مَنٛز تہِ ایٚنکَریج کَرُن مَطلَب تُہۍ کٔرِو سِومِنٛگ ہیٚچھِو تُہۍ یا تُہۍ ہیٚکِو باقی چیٖز اَمہِ سۭتۍ تہِ مِلہِ بَچَن ہٮ۪س یہِ چھُ اکھ یِتھ پٲٹھۍ پَرُن لیٚکھُن چھُ ضٔروٗری یِتھَے پٲٹھۍ چھِ یہِ اکھ سکل ضٔروٗری تکیازِ سکل چھِ ونان حبیٖبُ اللہ سکل مَطلَب اگر تۄہہِ نِش کینٛہہ ہُنَر اَسہِ سُہ گوٚو حبیٖبُ اللہ مطلب تۄہہِ نِش چھِو حبیٖبُ اللہ مَطلَب تۄہہِ نِش چھُو نہٕ کٕہۭنۍ چیٖز پَرٕ اَسہِ پَزِ پَنٕنۍ لۄکٹٮ۪ن شُرٮ۪ن ایٚنکَریج کَرُن تُہۍ ہیٚکِو تُہۍ ہیٚچھِو مَطلَب لایف پرٛیٚکٹِکَل سکلز لایک سِوِمِنٛگ